ہیٚلو سلام علیکُم ؤنِو حظ آ صٲب آ آ اشفاق آ آ آ بلکُل أسۍ چھِ بِلکُل تۄہہِ مِلَن بیٚسٹ کالٹی ہٕنٛدۍ یِم صحیٖح صحیٖح صحیٖح تہٕ ییٚتہِ چھِ اَسہِ کشمیٖری وِلو بیٹَس بَڑٕ لایٹ ویٹِڈ یِم اِنٹرنیشنلی اَسہِ ایٚکسپیٚکٹِڈ یعنی ایٚکسیٚپٹِڈ چھِ بَڑٕ لایٹ ویٹِڈ چھِ بَڑٕ ریٖزنیبل ریٹ چھِ بَڑٕ کمفٲٹیبل بیٹس چھِ اَسہِ موجود یِہٕنٛز اَسہِ صحیح صحیح صحیح اَسہِ چھُنہٕ بِلکُل کشمیٖری وِلو بیٹس یِم بَڑٕ ریٖزنیبل ریٹ تہٕ انٹڑنیشنَل اَتھ مَنٛز چھِ یہِ کالٹی کہِ یہِ چھِ کشمیٖری وِلو بیٹس حظ اَسہِ یہِ چھِ بَڑٕ لایٹ ویٹِڈ آسان بیٚیہِ چھِ بَڑٕ یِم یَتھ أسۍ مطلب یُس أسۍ مطلب انٹرنیشنل ایٚکسیٚپٹڈ چھُ حظ ایٖزیٖلی چھُ پرچیز یہِ گَژھان بَڑٕ ریٖزنیبل ریٹ حظ